گۄڈٕنٮ۪تھٕے حظ چھُ مطلب یُس اَننت ناگ ڈِسٹرک چھُ مطلب گۄڈٕنٮ۪تھٕے اوس یَتھ سۭتۍ مطلب کۄلگوم تہِ شُپین مطلب ہَر کانٛہہ ڈِسٹرکٹ مطلب تِم ہسا ٲسۍ گۄڈٕ مطلب سٲری اِکے وَٹہٕ پَتہٕ گٔے ہَر کُنہِ مطلب پَنُن پَنُن ڈِسٹرک کۄپوٲرِس بَنٮ۪و اَلگ ڈِسٹرکٹ کۄلگٲمِس بَنٮ۪و اَلگ ڈِسٹرکٹ اِسلام بادَس بَنٮ۪و اَلگ ڈِسٹرکٹ اِسلام باد تہِ اوس واریاہ مطلب بوٚڈ بیٚیہِ چھِ مطلب لوٗکھ کۄپوٲرِس اَنٛدر مطلب واریاہ تِم گۄپھٕ یِمہٕ سَتھ گۄپھٕ یِم کَنٮ۪کٹہٕ چھِ کَرن مطلب روٗس روٗسَس تِم مطلب برٛونٛٹھ ٲسۍ مطلب واریاہ مطلب لُکھ مطلب ٲسۍ اَکے وَٹہٕ مطلب واریاہ ڈِسٹرکٹ وۅنۍ چھِ سٲری اَلگ الگ بیٚیہِ اوس برٛونٛٹھ مطلب واریاہ مطلب آگ وۅنۍ چھُنہٕ مطلب تیٛوٗتاہ کیٚنٛہہ